گۄڈٕنٮ۪تھٕے پَزِ اَسہِ سَپوٹٕس اَکھ سَبجَکٹ بَناوُن سکوٗلَن منٛز یَتھ پٮ۪ٹھ اَسہِ زیادٕ کھۄتہٕ زیادٕ اہمیت پَزِ دِنۍ اور زیادٕ کھۄتہٕ زیادٕ گوٚژھ اَسہِ یِم شُرٮ۪ن اٮ۪ساینٛمٮ۪نٛٹٕز تھاوٕنۍ سَپوٹٕس رِلیٹٕڈ یَتھ سۭتۍ تِم زیادٕ بِزی روزَن سَپوٹٕس تہٕ گیمٕز سۭتۍ ییٚمہِ سۭتۍ تِم یُس سِکریٖن باقٕے ٹیلی وِجَن موبایِل فونَس نِش دوٗر ہٮ۪کَن روٗزِتھ